یوٚتَتھ تانۍ مےٚ چھِ پتہ سٲنِس ڈسٹرکٹس منٛز چھُنہٕ وُنیُک تان کٕہٕنۍ تہِ ایٚنوَرامیٚنٹل اِنِشیٹِو آمُت تُلنہٕ تہٕ بٹ یِم لوکل یِم چھِ اَسہٕ سکوٗلٕز اینٛڈ کالجس تِمن منٛز چھِ پلانٹیشن ڈرٛایو وغیرہ یِوان کرنہٕ سانٮ۪ن لوکل کالجن وغیرہ منٛز بٹ سٲنۍ ڈِسٹرک ایڈمنسٹریشن یۄس چھِ سۄ چھَنہِ بِلکُل تہِ مطلب لُکن ایٚویر کرنہٕ خٲطرٕ کینٛہہ تِتھ چیٖز کران کینٛہہ ییٚمہِ سۭتۍ لُکھ گژھن ایٚویر زِ سٲنِس ایٚنوَرانمیٚنٹس کِتھ کٔنۍ فٲیِدٕ واتناوو سانہِ کۄلہٕ چھِ یوان یِتھے پٲٹھۍ اندھا دُن مٕکٕر کرنہٕ تہٕ مےٚ چھُ باسَان اَکھ اَصٕل اِنِشیٹِو اوس اگرے سٲنِس پرٮ۪تھ کُنہِ گامَس منٛز اَکھ ڈمپنگ یاڑ یی ہا بناونہٕ ییٚتٮ۪تھ خلق سٲری پنُن ویسٹ ڈمپ کرٕ ہن تہٕ مےٚ باسان خلق چھِ پرٛٮ۪تھ کُنہِ جٲے چھُ آسان وتَن پٮ۪ٹھ مومجام یمہِ کہِ وجہ سۭتۍ سٲنِس ایٚنوَرانمیٚنٹس واریاہ زیادٕ نۄقصان چھُ واتان تہٕ مےٚ چھُ باسان اکھ اَصٕل اِنِشیٹِو اوس اگرے پرٛٮ۪تھ کٲنٛسہِ پرٛٮ۪تھ کُنہٕ گامس منٛز اکھ اکھ ڈمپنگ یاڑ پٔٹِکیولرلی اکھ ڈمپنگ یاڑ یی ہا تیار کرنہٕ یہِ گژھہِ ہا پاسِبٕل تھروٗ ڈسٹرک ایڈمنسٹریشن اگر تِم اتھ متعلق قدم تُلہٕ ہن تہٕ تیٚلہِ ہیٚکہِ ہا مطلب سٲنِس ایٚنوَرانمیٚنٹس کانٛہہ فایدٕ وٲتِتھ